اَگر أسۍ ایٚلڈر پیپلَن ہٕنٛز کَتھ کَرو یعنی اَگر أسۍ بَڑٮ۪ن بُزرگَن ہٕنٛز کَتھ کَرو کہِ تِم کَم گیمہٕ چھِ گِندان ییٚلہِ أکِس اِنسانَس وٲنس چھے بَڑان دۄہ کھۄتہٕ دۄہ تہٕ تِمَن چھُ تِتھٕے شوق تہِ بڑان کانٛہہ اِنسان چھُ تِیُتھ آسان ییٚمِس آ کِرکَٹس مَنٛز شوق آسان کانٛہہ اِںسان چھُ تِیُتھ آسان ییٚمِس والی بال گِندنَس مَنٛز شوق چھُ آسان کانٛہہ اِںسان چھُ تِیُتھ آسان ییٚمِس فُٹ بال گِندنَس مَنٛز چھُ شوق آسان یا کانٛہہ اِںسان چھُ تِیُتھ آسان ییٚمِس نہٕ کُنہِ گیمہِ مَنٚزشوق کُنہِ گِندنا کُنہِ گیمہِ مَنٛز شوق آسان چھُ کِہیٖنۍ وۄنۍ اَگر أسۍ یِمَن بُزرگَن ہنٛز کَتھ کَرو ییٚلہِ تہِ یِم مطلب ییٚلہِ اَکھ اِنسان بُزرگی مَنٛز اَژان چھُ تٔمِس چھُ مطلب بُزرگی کُن پَکان پکان چھُ دۄہ دۄہ گَژھان چھُ یِمَن چھُ کِرکَٹَس کُن تہِ شوق بَڑان یِمَن چھُ والی بال بالہِ کُن شوق گِندان تہٕ اکثر چھُ اِنسان یِمَن گیمَن سۭتۍ تہِ پَنُن دِل لَگاوان کہِ ٹایِم نیرِ یِتھہٕ کٔنٮ۪تھ یا لَکٹٮ۪ن لکٹٮ۪ن شُرٮ۪ن سۭتۍ چھِ یِم گِندان یا فیملی سۭتۍ چھِ یِم زیادٕ مطلب زیادٕ ٹَچ چھِنہٕ یِم فیملی سۭتۍ تھاوان کیٚنہہ کیازِ کہِ یِمَن چھُ آسان مطلب نیبرِمٕے ہوا چھُ آسان ضرورت کیازِ کہِ یوتاہ اَکھ اِنسان گیمہِ مَنٛز گِندِ ایمہِ سۭتۍ چھُ اَسہِ صیحت تہِ تَندرُست روزان تَمہِ سۭتۍ چھُ اَسہِ مطلب صیحت تہِ اصل روزان خون چھُ دورٕ دورٕ کَران یوتاہ اَکھ اِنسان گیم گِندِ أکِس اِنسانَس چھُ مطلب أکِس اِنسانَس پَزِ گیم گِندٕنۍ یوتاہ تیوتاہ سُہ ہیکہِ تیوتاہ پَزِ تٔمِس گیم گِندٕنۍ تہٕ کیازِ کہِ گیم گِندنہٕ سۭتۍ چھِ أکِس اِنسانَس پَنُن صیحت تہِ دَنجہِ روزان یا شُرٮ۪ن سۭتۍ چھُ سُہ گِندان لَکٹٮ۪ن لَکٹٮ۪ن شُرٮ۪ن سۭتۍ چھُ گِندان یا پَننٮ۪ن مطلب سبزا شُرٮ۪ن سۭتۍ چھُ گِندان یِم مطلب نیچِی سٕندۍ شُرۍ چھِ آسان یا کۄرِ ہٕندۍ شُرۍ چھِ آسان تِمَن سۭتۍ چھِ تِم گِندان تمہِ سۭتۍ تہِ چھُ تِمَن ٹایِم پاس گَژھان یا کِرکَٹ چھِ گِندان یا کانٛہہ اِنسان چھُ تِیُتھ آسان ییٚمِس ہاکی مطلب ہاکی تہِ چھُ آسان تٔمِس مطلب خۄش گَژھان کہِ سُہ ہیکہِ تٔمِس سۭتۍ گِندِتھ تہٕ اکژر چھِ یِم ایلڑر پیپُل چھِ آسان یا ایلڑر بُزرگ گوار لُکھ چھِ آسان تِمَن چھُ زیادٕ مطلب گیمٕے گِندٕنۍ پسند کَران